ہیٚلو اسلام علیکُم ٹھیٖک پٲٹھۍ چھُو حظ اَہَن حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ حظ اَسہِ ٲس حظ بہٕ ونہو اَسہِ ٲس ژوٗنٛٹھٮ۪ن حظ کَرٕنۍ پیکِنٛگ حظ أسۍ چھِو روزان حظ پَتھن پُلوامہِ حظ پَتھن اگر حظ تُہۍ ؤنِو تۄہہِ کَر تۄہہِ کَر چھُو ٹایم حظ اگر صُبَحس حظ یِیِو پگہٕے پٮ۪ٹھٕ ییٖتو حظ تُہۍ ژوٗنٛٹھۍ ژوٗنٹھۍ چھِ وٲلِتھ حظ پیٹٮ۪س شیےٚ ہَتھ ٹُو سَتھ ہَتھ پیٹہِ چھِ حظ وٲلِتھ حظ تِمن چھِ کَنچی حظ کٔرِتھ اہن حظ پَگٕے آ تہٕ وۅنۍ ؤنۍتَو مےٚ حظ تُہۍ کٔژ نَفَر حظ یِیِو تہٕ تُہۍ کٔژ چھِو اہن حظ مۄکلاوٕنۍ آ سَتھ ییٖتو ٲٹھ ییٖتو نَو ییٖتو یوٗتاہ تُہۍ ایٚویلیبُل آسان حظ اگر دۄہَے تہِ لَگٮ۪س دۄہَس منٛزٕے گژھِ سورُے حظ کٕلیر تہٕ سُہ روزِ ہے زیادَے بہتر تُہۍ کیٛاہ چھُو ہٮ۪وان حظ تۄہہِ کیٛاہ چھُو ہٮ۪وان حظ دۄہَس کیٛاہ چھُ ہٮ۪وان تُہۍ حظ

ٹھیٖک اگر حظ اَصٕل پٲٹھۍ ہیٚوو ٹھیکَس منٛز گژھِ جان پیٹہِ أکِس حظ برنس ٹھیٖک ٹھیٖک حظ چھُ زِ تُہۍ کٔرِو کٲم حظ اگر تۄہہِ ہُتھٕے پٲٹھۍ یِیو دۅہ وٲری تَتھ کٔر رۄپیہِ ہَتھ کھنٛڈ حظ کَم اگر گژھِ نَو شَتھ یا ٲٹھ شیٚتھ تام گژھِ ہا دۄہَس امٲنی تِتھٕے پٲٹھۍ روزیا بہتر حظ بَتہٕ اَکھ چاے اکھ تی حظ اَچھا تُہۍ کٔژ نَفَر تُہۍ کٔژ نَفَر حظ یِیِو تیٚلہِ

پتہٕ پَتہٕ کوٗتاہ ٹایم حظ لَگہِ تۅہہِ اگرسَتَن ہَتَن پیٹٮ۪ن کوٗتاہ ٹایم لَگٲوِتھ دۄہ حظ کِنہٕ زٕ دۄہ ترٕٛہ پیٹہِ تی حظ وۅنۍ اگر بہٕ اَدٕ ٹھیٖک حظ چھُ تہٕ مےٚ دوٚپ اگر بہٕ دوٚیمہِ دۄہ نَفر کانٛہہ ہُرٲوِو بیٚیہِ تِکیٛازِ موسم چھُ خراب یَتھ حظ اَمےَ موٗجوٗب چلو ٹھیٖک حظ چھُ تہٕ وۅنۍ گوٚو فاینَل حظ ٲٹھ ٲٹھ شیٚتھ رۄپیہِ دۄہَس چلو ٹھیٖک حظ چھُ تیٚلہِ اَدٕ حظ سلامُ علیکُم وعلیکُم سلام